مےٚ حظ ووٚنُکھ اَکہِ دۄہ گرِ یِتھٕے کَنۍ ژٕ رَن کۄکُر تہٕ بیٚیہِ رَن ژٕ ٲلوٕ مےٚ حظ اوس نہٕ تَگان رَنُن کِہینۍ تہِ تہٕ بہٕ حظ ٲسٕس یُتھُے بہٕ یوٗٹوٗب وُچھان چھَس بہٕ چھَس فالو کران یعنی طاریق خان یُس چھُ تٔمی سُہ چھُ آسان ہَر وِزِ چھِ آسان تٔمی ڈِش کھٲلمٕتۍ یعنی کُس چیٖز کِتھ کٔنۍ چھِ رَننہٕ یِوان تہٕ بہٕ حظ ٲسٕس یہِ تٔمی سٔندۍ تِم ڈِش وٕچھان آسان یعنی سُہ کِتھ کَنۍ چھُ رَنان سُہ چھُ ہر کانہہ ڈِش کھالان یہِ کِتھ کٔنۍ چھُ آسان رَنُن تہٕ مَگر مےٚ نہ حظ اوس نہٕ یاد کِہینۍ تہِ کہِ تٔمۍ اوس اَکہِ دۄہ چِکَن تہِ ہومُت کِتھ کَنۍ گژھِ رَنُن چِکَن کِتھ کَنۍ چھُ گژھان یعنی چِکَنس تہٕ بیٚیہِ ٲلوَن مَزٕ تہٕ مَگر مےٚ نہ حظ اوس نہٕ ذہنَس منٛز تَمہِ وِزِ کِہینۍ ییٚمہِ وِزِ مےٚ پانہٕ پیوٚو رَنُن یہِ کۄکُر تہٕ بیٚیہِ ٲلوٕ تہٕ مےٚ حظ کوٚر کوٚڑ مےٚ نیٹ تہٕ کوٚر حظ مےٚ سٔرٕچ طاریق خان تہٕ اَتہِ وٕچھ مےٚ أمۍ سُند ویٖڈیو ییٚمہِ دۄہ یہِ کۄکُر تہٕ بیٚیہِ یہِ ٲلوٕ چھُ رَنان اوسمُت تہٕ بہٕ حظ ٲسٕس ہورٕ یوٗٹوٗبُک أمۍ سُند یہِ ویٖڈیو وٕچھان تہٕ أمۍ کِتھۍ کَنۍ چھِ یہِ روٚنمُت تہٕ یورٕ تہِ حظ ٲسٕس بہٕ تِتھٕے کَنۍ رَنان سُہ حظ اوس گۄڈٕ تَتھ یعنی کۄکرَس دِتُن یہِ سِوَن پھُکَر گۄڈٕ تہٕ تَمہِ پَتہٕ ژھُنُن سُہ آب دٲرِتھ تَمہِ پَتہٕ حظ کوٚرُن کۄکُر فراے یَتھ تیٖلَس منٛز اَصٕل پٲٹھۍ یعنی وۄزُل گژھِ سُہ گژھُن تہٕ سُہ حظ کھولُن ہیوٚر تہٕ تَمہِ پَتہٕ کوٚرُن تَتھ تیٖل اوٚڑ پھیوٗرنَس تہٕ ترٲوِن اَتھ تیٖلَس منٛز ٲلوٕ تہٕ ٲلوَن دِتُن تھوڑا تٔلیُن تہٕ پٮ۪ٹھٕ تروونَکھ مَسالہٕ یعنی ہَر کانہہ مَسالہٕ حظ رَلوو تٔمۍ اَتھ اَصٕل پٲٹھۍ دیُتنَکھ تٔلیُن اَصٕل پٲٹھۍ تٔمۍ پَتہٕ تھوونَکھ تھوڑا آب تہٕ آب تروونَکھ تہٕ تمہِ پَتہٕ تروونَکھ یہِ چِکَن منٛز تہٕ تَمہِ پَتہٕ دِژنَکھ گرٮ۪کہٕ زٕ ژور تہٕ تِیٖژاہ گرٮ۪کہٕ یہِ تھوڑا یُس یہِ رَس اَمیُک چھُ سُہ موٹیوو بہٕ حظ ٲسٕس یورٕ یوٗٹوٗبُک أمۍ سُند یہِ ویٖڈیو تہِ وٕچھان تہٕ یورٕ ٲسٕس بہٕ یَتھ حظ پَنٕنِس یُس مےٚ لوگمُت اوس یہِ چِکَن تہٕ بیٚیہِ ٲلوٕ رَنٕنۍ پانہٕ تہِ ٲسٕس بہٕ تی کران یِتھُے حظ لاسٹَس مےٚ سُہ کھُلوو پَتہٕ سُہ رٔنِتھ تَتھ حظ ٲس یُس مےٚ اوس سُہ گۄڈٕنِچہِ لَٹہِ روٚنمُت ٲلوٕ تہٕ کۄکُر تَتھ حظ ٲس مُشفہِ مُشکہِ اَدٕفر یِوان یعنی سُہ اوس واریاہ زیادٕ ٹیسٹی گوٚمُت تَتھ اوس واریاہ زیادٕ مَزٕ گوٚمُت یِتھُے مےٚ یہِ لاسٹَس پَتہٕ رٔنِتھ اَتھ ٹیسٹ کوٚر یعنی مےٚ یُس یہِ گۄڈٕنیُک تَجرُبہٕ کوٚرمُت چھُ رَننُک یہِ حظ چھُ مےٚ کوٚرمُت یوٗٹوٗب چینلہِ پٮ۪ٹھ وٕچھِتھ یور یوٗٹوٗب پٮ۪ٹھ ویٖڈیو وٕچھِتھ تہٕ سُہ تہِ حظ طاریق خانُن تہٕ یورٕ ٲسٕس بہٕ پَتہٕ یہِ تِتھے کَنۍ رَنان یِتھ کَنۍ طاریق خان پَنٕنِس ویٖڈیوَس منٛز وَنان اوس